شَبہِ قدر أسۍ چھِ مُسلمان تہٕ أسۍ چھِ شَبہِ قدر مناوان شَبہِ قدٕر چھِ اکھ سۄ راتھ ییٚمہِ دۄہ قۄران نٲزِل گوٚو تہٕ اَمہِ دۄہ چھُ قۄران آمُت سٲنِس پیغمبَرس پٮ۪ٹھ حضرت محمد مُصطفیٰ صلی اللہ علیہِ وسلمس پٮ۪ٹھ نٲزِل ہسا چھُ کوٚرمُت اللہ تعلیٰ ہن ہَسا کوٚر یُس خۄداے سٕنٛز کِتاب چھِ تہٕ یُس یہِ ہدایتٕچ کِتاب چھُ مُسلمانَن خٲطرٕ تہٕ یُس اَتھ پٮ۪ٹھ ایمان اَنہِ تہٕ سُہ گژھِ جَنت تہٕ یُس نہٕ کینٛہہ تہٕ سُہ گَژھِ جہنَمَس کِتاب چھُ پُز کِتاب یہِ چھُ رۄب سٕنٛز اللہ تعالیٰ ہَن لیٚچھمٕژ تہٕ پنٛنِس پیغَمبرَس پٮ۪ٹھ یہِ چھُ مُسلمانَن ہٕنٛز کہِ اَمہِ دۄہ چھِ أسۍ شَب کَران یہ چھُ سُہ راتھ یہِ چھُ ہزار راتن کھۄتہٕ اَفضل راتھ اَمہِ دۄہ چھِ عبادت کَران تہٕ اَڑٮ۪ن چھِ مغفرت گژھان تہٕ اَڑٮ۪ن چھُ جنت نصیٖب گژھان تہٕ یہِ شَبہِ قدر چھُ سَتووُہ ماہ رَمضان آسان یہِ چھِ پٔتۍمٮ۪ن پانٛژھ تاک راتَن منٛز ماہِ رمضان کٮ۪ن پانٛژھ پٔتۍمٮ۪ن پانٛژھ تاک راتَن منٛز آسان تہٕ یہِ چھِ أمنٕے دۄہ پٮ۪وان ژھانٛڈٕنۍ یِمَن تاک راتَن منٛز یہِ راتھ نہ چھِ اَمہِ دۄہ سردی آسان نہ چھِ اَمہِ دۄہ گرمی آسان یہِ چھِ دٔرمیانَس منٛز یہِ راتھ آسان موسم چھُ اتھ اَمہِ دۄہ ٹھیٖک تہٕ مَناوان چھِ أسۍ یہِ شبہِ قدر اَمہِ دۄہ چھِ أسۍ شَب کَران تہٕ خۄداے سٕنٛز عبادت کَران راتَس آسان وُشارَے یِم یَتھ منٛز أسۍ قۄران تِلاوَت کَران چھِ نماز پَڑان چھِ دُعا چھِ منٛگان یُس اَتھ راتَس منٛز دُعا مَنٛگان چھِ سُہ چھِ قبوٗل گَژھان یہِ رات چھُ ہزار راتن کھۄتہٕ اَفضل رات اَمہِ دۄہ چھُ رۄب مَغفرت گژھان اَمہِ دۄہ چھُ رۄب آسان گۄنکِس آسمانَس پٮ۪ٹھ تہٕ تَمام مُسلمان کٮ۪ن دِلَن منٛز تہٕ بوزان چھِ آسان اللہ تعالیٰ پنٛنٮ۪ن بنٛدَن ہٕنٛدٮ۪ن کَتھ تہٕ دُعا آسان بوزان پَتہٕ پَتہٕ چھِ اللہ تعالیٰ تٕم دُعا قبوٗل کران یُس بنٛدٕ اَتھ منٛز اَتھ راتَس منٛز یہِ منٛگہِ تہِ چھِ قبوٗل گژھان یِم رات خٲطرٕ چھِ آسان أسۍ پوٗرٕ ؤہرِس پرٛاران یہِ شَبہِ قدر رات کر یی زِ أسۍ منٛگو پنٛنِس دُعا اللہ تعالیٰ چھِ پرٛٮ۪تھ ساتہٕ سون دعا قبوٗل کَران اَتھ منٛز چھِ آسان ہَتھ پٔرسَنٹ چانَس دُعا قبوٗل گژھان یہِ راتھ چھُ واریاہ اَفضل رات یَتھ راتَس منٛز چھِ أسۍ واریاہ خۄش آسان زِ أسۍ کَرو پنٛنِس رۄبَس سۭتۍ مُلاق دُعا منٛگو أسۍ پنٛنِس رۄبَس یُس رَب سون اللہ تعالیٰ چھُ یُس کامیاب کَران چھِ اَسہِ پرٛٮ۪تھ ساتہٕ رزِق سوزان چھِ امے دۄہ چھِ سورُے کینٛہہ مطلب اُس کا رزق سُہ آسہِ اللہ تعالیٰ کیٛاہ دِیَس کیٛاہ نِیَس سورُے کینٛہہ چھُ یا رب سون رۄب چھُ واریاہ غُفورُ رحیٖم سُہ چھُ واریاہ اَصٕل تہٕ دِل چھُس واریاہ نَرم یا اللہ چون لاکھ لاکھ شکُر